ہِندُستانکٮ۪ن پانٛژن سِٹیٹَن ہُنٛد ناو چھُ یِتھ کٲٹھۍ زِ گۄڈنِچ گٔیے پَنجاب دوٚیُم چھِ ہریانہ ترٛیٚم چھُ گوا ژوٗرِم چھُ راجِستھان پانٛژِم چھُ گُجرات